ہیٚلو ہیٚلو اسلام علیکُم کٕم حَظ چھِو آ ؤنِو حظ ؤنِو حَظ وۄنۍ اَز ہے چھِ نہٕ گاڈٕ کِہیٖنۍ ہے اَتہِ حَظ چھِ نہٕ لَگانٕے تۄہہِ کیٚاہ حَظ اوسوٕ ضروٗرت دوٚپمے حَظ کیٛاہ اوس کٕم گاڈٕ آسوٕ ضروٗرت اَچھا کٲشرِ گاڈٕ وُنہِ حَظ چھِیی نہٕ کہیٖنۍ تہٕ وُچھو کٲشرِ گاڈٕ حَظ چھِ ژور ہَتھ رۄپیہِ گژھان کِلوٗ ہے ژور ہَتھ حَظ چھِ ہر کُنہِ جایہِ دِوان یہِ کِلوٗ تہٕ نہَ اگر حظ تُہۍ گژھِو بازر تَتہِ دِنۍ یِتھۍسٕے کا یہِ چھِی یہِ ریٹَس اَگر تُہۍ وُچھِو سانہِ گاڈِ کٮُ۪تھ مَزٕ چھُ آسان ہے یِم حَظ چھِ ویٚچھِ آسان یِم کتہِ آسن لۄکچہِ وُنہِ لگَن زٕ ترٛےٚ دۄہ وُنہِ حَظ چھِیی نہٕ اَتہِ چھِ نہٕ اَز گاڈے کھسان تہٕ تِم حَظ چھِ گژھان ساڑھ ترٛےٚ ہَتھ اَہَن حَظ ساڑھ ترٛےٚ ہَتھ حظ چھِ گژھان دۅیہِ ہَتھ کَتہِ چھِ بَنان تِم حَظ چھِ تِم حظ چھِ آسان فارمٕچ گاڈٕ یِم حَظ چھِ دٔریایہِ جہلِمِچ گاڈٕ اَگر اَگر حَظ درٛۄجہِ تہِ چھِ گژھان مگر مَزٕ تہِ چھُکھ نہَ حَظ آسان یِمَن تہِ چھِ اَصٕل مَزٕ آسان یِمَن کیٛاہ چھُ وُنہِ حَظ بنَن نہٕ وُنہِ لگَن زٕ ژور دۄہ وُچھُو حَظ ییٚلہِ لگن تیٚلہِ حَظ کَرو فون وُنہِ حَظ چھِ نیرٕنۍ اَتہِ حَظ چھِ نہٕ اَز لَگانٕے اَتہِ چھِ نہٕ حَظ آب کَمٕے تَوے یِم حَظ چھِ نیران تہٕ وۄنۍ کیٛاہ کَرٕ بہٕ اَہَن حَظ اَہَن حَظ فِلحال حَظ اگر حَظ بَنے تہٕ تیٚلہِ کَرو کیٛاہ سرۄجے پہنتھ وۄنۍ کوٗتاہ حَظ سرۄجہٕ کٕنَو ہے کَتے چھِ درٛۄجہِ گژھان یِم حَظ چھِ نہٕ درۄجہٕ گژھان یہِ حِظ چھُ تۄہے باسان کیٛاہ حَظ وَنو أسۍ اَسہِ چھِ باسان یِم سرۄجے تۄہہِ چھُ باسان درٛۄجہِ